برٛونٛہہ ٲسۍ أسۍ اَلہٕ بٲنٛگۍ استعمال کَران البتہ یُس نٔو نٔو ٹیٚکنالجی آیہِ وۄنۍ چھِنہٕ أسۍ اَلہٕ بٲنٛگۍ استعمال کَران کِہیٖنۍ

ٹرٛیکٹَر سۭتۍ چھُ واریاہ زیادٕ فٲیدٕ میلان اَکھ چھُ ٹایم بَچان بیٚیہِ چھِ اصٕل پٲٹھۍ یِوان سوزنہٕ اَلبتہ یُس اَلہٕ بٲنٛگۍ چھِ اَلہٕ بٲنٛگۍ سۭتۍ اوس اَکھ نَفر تھکان دانٛد ٲسۍ تھکان تِمَن اوس پَتہٕ کھیٚن چیٚون پیٚوان دیٛن اِس لیے یُس یُس نٔو ٹیٚٚکنالوجی چھِ یہِ چھِ واریاہ اَہم ضروٗری سٲری لوٗکھ چھِ تِمنٕے ٹیٚکنالوجِیَن پٮ۪ٹھ دارومدار کَران